واریاہ واریاہ چھِ مےٚ ہیٚچھمُت ہوم ساینَسَس متعلق چھِ مےٚ واریاہ ہیٚچھمُت گرٛیجویشنہِ دوران واریاہ اوس اَسہِ ہیٚچھناوان میڈمہٕ تَتہِ تہِ ٲس اَسہِ واریاہ مطلب پَکاوان تَتہِ تھَس یہِ مطلب یِم تِم وَنان ٲسۍ تہِ أسۍ اِستعمال کَران بَناوان ٲسۍ تَتہِ واریاہ رٮ۪سِپی پَتہٕ ٲس تِمَن أسۍ برٛونٛٹھ کُن پیش کَران تہٕ تِمَن اوس واریاہ مَزٕ لَگان پَتہٕ تھوٚو اَسہِ یہِ نوٹ یِم رٮ۪سِپی کٔرِتھ تہٕ پَتہٕ ییٚلہِ أسۍ گرٛیجویشَن کَمپٕلیٖٹ کٔر پَتہٕ آے أسۍ پَنُن گَرٕ پَتہٕ ہیوٚک نہٕ مےٚ تَمہِ برٛونٛٹھ پٔرِتھ کینٛہہ تہٕ گرٛیجویشنہِ دوران یہِ مےٚ ہیٚچھمُت اوس تہِ چھَس بہٕ آز پنٛنِس گَرَس منٛز اِستعمال کَران مطلب أسۍ چھِ وٕچھ چِکَن بِریانی چھِ آسان سۄ چھَس بہٕ بَناوان گَرے مَٹر پَلاو چھِ آسان سُہ چھَس بہٕ بَناوان گَرے کھیٖر چھِ مےٚ ہیٚچھمٕژ سۄ چھَس بہٕ بَناوان گَرے مطلب یہِ واریاہ واریاہ کینٛہہ ڈِشِز بٮ۪نَنا شیک چھِ مےٚ ہیٚچھمُت تہٕ تَتہِ بَناوُن سُہ چھَس بہٕ بَناوان گَرِ بَچَن خٲطرٕ گَرِکٮ۪ن پنٛنٮ۪ن خٲطرٕ أسۍ چھِ یِہوٚے کَران اِستعمال أسۍ زانو نہٕ اَگر اَسہِ کانٛہہ پوٚزھ تہِ یی أسۍ چھِ تَمہِ ساتہٕ مطلب بازرُک تیوٗتاہ یوٗز کَران کینٛہہ کہِ دَپان چھِ ہوٹلہٕ پٮ۪ٹھ أنِو سا کَباب أنِو سا رِستہٕ أنِو سا تِم کٔرِو سا بہٕ مطلب پٔژھِس تھٲیِو برٛونٛٹھ کُن أسۍ چھِ سُہ اٮ۪وایِڈ کَران تَمہِ بَدلہٕ چھِ أسۍ یِم بِریانی بَناوان یا کینٛہہ شیک چھِ بَناوان أسۍ چھِ دَپان کہِ پوٚژھ تہِ گَژھِ خۄش اَمہِ سۭتۍ کہِ دَپہِ وٕچھ یِمو چھِ گَری بَنومُت فُڈ یہِ چھُنہٕ آزار واتناوان کِہیٖنۍ نہٕ تَمہِ کھۄتہٕ اِسلیے چھِ أسۍ زیادٕ کھۄتہٕ زیادٕ پنٛنے گَرِ یَم رٮ۪سِپی یوٗز کَران کہِ أسۍ چھِ دَپان گَرِکٮ۪ن تہِ گوٚژھ مَزٕ لَگُن مَزٕ تہِ چھُ بیٚیہِ لَگان مطلب واریاہ خۄش چھِ گَژھان یِم ییٚلہِ سُہ کھیوان چھِ دَپان چھِ مطلب ژےٚ چھی ہیٚچھمُت تہِ تَتھ دوران آز چھِکھ ژےٚ یہِ یوٗز کَران یہِ چھُ واریاہ اَصٕل